ہیٚلو اَسلام علیکُم بہٕ ٲسۍ نَہ حظ ٲدۍ تہٕنٛد کیبہِ منٛز ییٚلہِ بہٕ گٔیَس کانِہا ٹُی سرینَگر تَتھ منٛز گٔے مےٚ پَتہٕ وٮ۪لیٹ مٔشتھٕے بیٚیہِ موبایِل تہٕنٛد کیبہِ منٛز بہٕ چھَسو وَ تۄہہِ کران اِلتِجا زِ اَگر تُہۍ ہیٚکہو سُہ مےٚ واپَس واتنٲیِتھ سَہ گٔیے تُہٕنٛز مہربٲنی